مےٚ چھِ بارہمولہ بوٗزمُت تَتہِ چھُ واٹَر فارٮ۪سٹ تہٕ بیٚیہِ پُلوٗشَن تیوٗتاہ نہٕ کِہیٖنۍ لیکِن سٲنِس ایریاہَس منٛز چھِ واٹَر واریاہ اَصٕل تہٕ بیٚیہِ چھِنہٕ مےٚ زیادٕ نوٹِس کوٚرمُت کِہیٖنۍ کہِ ییٚتہِ کَم چینٛجِز آیہِ ییٚتہِ چھِ واریاہ زیادٕ پُلوٗشَن ییٚمہِ وَجہ سۭتۍ چھِ مُنسِپلٹی وٲلۍ تِتھ پٲٹھۍ یِوان کِہیٖنۍ کہِ ییٚتہِ کَرَن باقٕے گٔلیا ٹھیٖک ییٚتہِ چھِ پرٛٮ۪تھ کُنہِ جایہِ خرٲبی نالٮ۪ن منٛز باقیَن جایَن ییٚمہِ وجہ سۭتۍ چھِ پَتہٕ لُکھ بٮ۪مار پٮ۪وان تہٕ ییٚتہِ چھِنہٕ تیٖژاہ کٕلیٖنِنٛگ تہِ نہٕ آسان کِہیٖنۍ لیکِن بارہمولاہَس مَنٛز چھِ مےٚ وٕچھمُت تَتہِ چھِ واریاہ مطلب کٕلیٖن آسان تِم وَتہٕ یِم مطلب تَتہِ چھِ مُنسِپلٹی وٲلۍ یِوان تِم چھِ کَران سورُے کٕلیٖن تہٕ تَمہِ وجہ سۭتۍ چھِنہٕ تَتِکۍ لوٗکھ تیٖتیٛاہ پَتہٕ بٮ۪مار پٮ۪وان کِہیٖنۍ تَمہِ پُلوٗشَن سۭتۍ لیکِن ییٚتہِ چھِنہٕ ییٚتہِ چھِ یِتھَے پٲٹھۍ ڈَسٹٕبیٖنَن مطلب ییٚتِکۍ یِم ڈَسٹٕبِن ووٚنُکھ یِمَن منٛز ٲسۍزیو ژھۄٹھ کَران پَتہٕ آسو أسۍ یِوان تہٕ نِوان مگر تِم آے نہٕ تَنہٕ پٮ۪ٹھ کِہیٖنۍ تَمہِ وجہ سۭتۍ چھِ أسۍ تِم ڈسٹٕبِن یِتھَے پٲٹھۍ تھٲیمٕتۍ أسۍ چھِنہٕ تِم وَنہِ یوٗز تہِ نہٕ کٔرۍمٕتۍ کِہیٖنۍ اگر اَسہِ کیٚنٛہہ چھُ آسان ژھۄٹھ وۄٹھ أسۍ چھِ پَتہٕ گَژھان دوٗر أکِس مطلب جنٛگلَس منٛز پَتہٕ چھِ أسۍ تَتہِ مطلب دۄب کھنان تَتھٕے منٛز چھِ أسۍ سُہ مطلب ژھۄٹھ وۄٹھ سَنان کیٛازِکہِ اگر نہٕ أسۍ تہِ کَرو تَمہِ وجہ سۭتۍ یُس پُلوٗشَن چھُ تَمہِ وجہ سۭتۍ گژھو أسۍ بٮ۪مار تہٕ أسۍ تہِ گَژھو بٮ۪مار تہٕ لوٗکھ تہِ گَژھو بٮ۪مار اگر أسۍ پَنُن أنٛدۍ پٔکۍ تھاوو ٹھیٖک تہٕ اِنسان تہِ روزَن محفوٗظ تہٕ بیٚیہِ جانوَر تہِ روزَن محفوٗظ تہٕ تَمہِ وَجہ سۭتۍ گَژھِ نہٕ کٕہۭنۍ مطلب پرٛابلِم اِنسانَن منٛز نہ جانوَرَن منٛز تہٕ پا آ صاف تہِ روزِ آب تہٕ ہوا تہِ روزِ ٹھیٖک بَس